اَسَلامُ علیکُم یِم پرٛٲنۍ موبایِل فون تہٕ أزِکۍ نٔے موبایل فون چھِ یِمَن منٛز چھِ واریاہ زیادٕ فرق یِم پرٛٲنۍ فون چھِ تِمَن ٲسۍ آسان الگ فَنٛگشَن أزکٮ۪ن فونَن چھِ آسان الگ فَننٛگشَن یِم تمہِ دِۄہکھۍ فون ٲسۍ گۄڈٕنٮ۪تھٕےگر أسۍ وٕچھو تِمَن اوس آسان تِمَن اوس نہٕ آسان ٹچ سکریٖن کِہیٖنۍ تِمَن اوس نہٕ ڈِسپٕلے اِتھ پٲٹھۍ آسان کِہیٖنۍ تِم ٲسۍ آسان کی پیڈ فون تِمن ٲسۍ کی آسَان وَن ٹوٗ تھری فور فایِو سِکِس سیٚوَن ایٹ نایِن بیٚیہِ سِٹار ہیش زیٖرو یِم نہٕ کِیَن پٮ۪ٹھ تہٕ بیٚیہِ اوس بیگ خٲطرٕ یا او کے خٲطرٕ آسَان کانٛہہ تہٕ یِمَے بَٹَن کٔژ تام ٲسۍ تِمَن آسان تہٕ وٕنکیٚنُک فون یُس وٕچھو تَتھ چھِنہٕ تِتھ پٲٹھۍ کیٖز آسان کِہیٖنۍ تَتھ چھِ گۄڈنِچے آوُٹ لُکَس منٛزٕے چھِ ڈِفرَنس آسان وٕنکیٚنُک یُس فون چھُ تَتھ چھُنہٕ ڈیریکٹ کی آسان کِہیٖنۍ تَتھ چھُ ٹَچ سکریٖن آسان یِم پرٲنۍ فون ٲسۍ تِمَن منٛز اوس آسان یہِ مُشکِلی سان اِنٹرنیٹُک اوس نہٕ تیوٗتاہ کانٛہہ یوٗزا مَطلب تمہِ آیہِ کِہیٖنۍ یہِ یَتھ سۭتۍ کٔمنِکیٹ ہیٚکہ ہاو فون وَرٲے کالہِ وَرٲے ٲسۍ نہٕ بیٚیہِ کانٛہہ کومنِکیشنٕے گژھان سۄ ٲس یِہے وَن سایڈ یِے مطلب کوٚمنِکیشَن ٲسۍ ہٮ۪کَان تَتھ پٮ۪ٹھ گٔژھتھ اورٕ آیہِ کانٛہہ کال تٔتھۍ دِمہٕ ہا آنسَر تہٕ بَس یا یورٕ کَرٕہا کٲنٛسہِ فون وونا بَس بیٚیہِ اوس ا ایف ایم ریڈیو چَلان تَتھ پٮ۪ٹھ تہٕ یِمے کامہِ زٕ ژور اوس کَرَان یا کلکُلیٹَر وٕچھ ہاو یا میٚموری کارڈ ٲسۍ تَتھ لاگان تٔتھۍ منٛز اگر کینٛہہ رِکاڈ آسہِ یا وایِس کینٛہہ تہٕ سُہ بوزٕ ہاو رِکاڈ وِکاڈ کیٚنٛہہ یا کانٛہہ آسہِ یا کٲنٛسہِ ہٕنٛز آواز وواز تہِ ٲسۍ بوزان یا ایٚف ایم ٲسۍ تَتھ آسان مگر یُس وٕنکیٚنُک موبایل فون چھُ اَتھ اَتھ اَتھ منٛز اَتھ چھُ دُنہِچ چھِ زیادٕ فَنگشَن آسَان اگر أسۍ وٕچھو ونکٮ۪س اِنٹَرنیٹ گۄڈٕننٮ۪تھٕے اگر أسۍ وٕچھو یوٗٹوٗب یوٗٹیوٗبُک اوس نہٕ تَتھ تصوُرے کانہہ یوٗٹیوٗبَس اوس آسان مطلب آز چھُ وٕنکیٚن اگر کینٛہہ تہِ آسہِ ضروٗرَت پیہِ یوٗٹیوٗب پٮ۪ٹھ ہیٚکو سٔرٕچ کٔرِتھ موٗوی آسہِ وٕچھٕنۍ موٗوی وٕچھو کینٛہہ تہِ آسہِ مطلب ہۄتھ اوس ایم پی تھری وٲلی ہوت چلان یَتھ چھُ ایٚم پی فور ویٖڈیو ویٖڈیو سورُے چَلان ہتھ ٲسۍ آوارٕے ہوت بوزان یوٗٹیوٗب پٮ۪ٹھ وٕچھو موٗوی وٕچھو لیٚکچَر وٕچھو بَدل کینٛہہ یا وٕنکٮ۪ٮٚن چھُ آنلاین کٕلاسِز آسَان تِم ایپلِکیشن چھِ اَتھ پٮ۪ٹھ چَلَان تہٕ ہُمَن اوس آسان کَمٕے یوٗز یَتھ چھِ واریاہ دُنہِکۍ یوٗز مطلب واریاہ زیادٕ یوٗز چھِ یَتھ أسۍ ہٮ۪کو وٕنکیٚن مطلب ویٖڈیو کانفرؠنسِنٛگ کَرَان وٕنکٮ۪ن موبایل فونَن پٮٹھ یا مارکیٹِنٛگ ہُنٛد اگر ساروی منٛز اِمپاٹنٹ وٕچھو فرٛی لینسِنٛگ چھِ کَرَان جاب چھِ ہٮ۪کان گرِہِتھ کٔرِتھ اِنسان تہٕ یَتھ پٮ۪ٹھ چھِ ہٮ۪کان یا مطلب کلاس چھِ ہٮ۪کَان اٮ۪ٹنٛڈ کٔرِتھ یا پَرٕنٲِیتھ چھِ ہٮ۪کان اِنسان مطلب روزگار ہیٚکہِ وٕنکٮ۪ن یِمَو فونو پٮ۪ٹھ کَمٲیِتھ اِنسان گوٚو یِم ڈِفرَنسہٕ چھِ یِم یِمَن فونَن تہٕ تِمَن فونَن تَتھ اوس نہٕ بیٚیہِ ڈاٹا واٹا لَگَان ہُتھ پٲٹھۍ کِہیٖنۍ اگر یِہٕے یِتھَے پٲٹھۍ رِچارٕج ترٛاوہو فون کالہِ خٲطرٕ تہٕ تِتھَے پٲٹھۍ ٲسۍ آسان ٹایملی ٲسۍ تَتھ پونٛسہٕ ژھٮ۪نن آز چھُ ڈاٹا پیک یِوَان الگ مان ژٕ تَتھ اوس آسان ٹوٗ جی کینٛہہ پَتہٕ آیو تھری جی آز چھُ فور جی فایِو جی چلَان وٕنکٮ۪ن چھُ سپیٖڈ آسان واریاہ اَصٕل یا وٕنکٮ۪ن وٕچھو تۄہہِ مطلب کۭتیاہ پونٛسہٕ چھِ کَماوان دُنہِکۍ پونٛسہٕ چھِ وٕنکیٚن کَماوان مطلب یِمو فونو سۭتۍ وٕنکٮ۪ن چھُ فرٛی لینسِنٛگ کَرَان وٕنکیٚن چھُ جاب کَرَان فار ایٚگزامپٕل اَن اٮ۪کیڈمی پٮٹھ چھِ پَرناوان بایجوٗز پٮ۪ٹھ پَرناوان فِزِکٕس والا پٮ۪ٹھ چھِ پَرناوان گَرِ بِہِتھ ہیٚکہِ اِنسان سٹوٗڈَنٹ ہیٚکہِ پٔرِتھ گرِِ بِہِتھ ہیٚکہِ ٹیٖچر پَرنٲیِتھ تہِ گوٚو یِم مطلب یِم کامہِ چھِ یِمو فونَو أزِکیو سماٹ طسمارتظ فونو سۭتۍ گژھان یا بیاکھ چیٖز أسۍ وٕچھوطلب ویٖڈیو کانفرؠسنٛگ اَتہِ چھِ وٕنی چھِ کَمٔنی ہٕنٛدٮ۪نَن مطلب کینٛہہ ویٖڈیو کانفرنسِنٛگ کَرٕنۍ میٖٹِنٛگ وِٹِنٛگ چھِ آسَان کَرٕنۍ گوٗگل میٖٹَس پٮ۪ٹھ ٲسۍ یِوان میٖٹِنٛگ کَرنہٕ یا یِم چیٖز چھِ یِوَان ؤنکٮ۪ن کَرنہٕ تہٕ وٕنکیٚن چھُ واریاہ زیادٕ یوٗز چھُ یِمَن ہُنٛد یا مطلب کَمپِٔیَن ہٕنٛز مارکیٹِنٛگ وُچھو تُہۍ مارکیٹِنٛگ کۭژاہ گژھان سۄ چھِ گَژھان سٲری آنلایِن ونکیٚن ؤنکیٚن چھِ لگ بگ سیٚوَنٹی ایٚٹ سیٚوَنٹی ٹُو ایٹی پٔرسَنٹ مطلب یُس مارکیٹنٛگ چھِ سۄ چھےٚ نہٕ وٕنکیٚن آفلاین گژھان کینٛہہ سۄ چھِ وٕنکیٚن آنلاینٕے گژھان ایمیزان وُچھو تُہۍ فِلِپکاٹ وٕچھو تہۍ یا باقے یِم وٕچھوکھ ایپلکیشہِ یا مطلب اگر فُڈ وُڈ وٕچھو کھٮ۪نہٕ خٲطرٕ غذا زومیٹو ومیٹو پٮ۪ٹھ چھِ ہٮ۪کان آرڈر کٔرِتھ سُہ چھِ سورُے یِموٕے سماٹ فون سۭتی گژھان کینٛہہ تہِ کانٛہہ تہِ کٲم آسہِ اِلٮ۪کٹرسِٹی بِل آسہِ مطلب پاوَر یہِ بِل آسہِ ییٚمِکۍ ٹِکَٹ آسہِ جَہازٕچ کَڑٕنۍ یا بَدل کانٛہہ کٲم آسہِ سورُے ہیٚکو کٔرِتھ یا یا وَٹٕساَپَس پٮ۪ٹھ چھُ أسۍ وٕچھن وٕنکٮ۪ن وَٹٕساَپَس پٮ۪ٹھ کۭژاہ کٲم چھِ گژھان تہٕ سورُے چھُ گژھان امے سۭتۍ یِمو سُماٹ فونو سۭتۍ یہِ اگر وٕچھو پرانہِ وقتہٕ اوس نہٕ امہِ آیہِ گَژھان کِہیٖنۍ تہٕ یِم کامہِ چھِ وٕنکٮ۪ن گَژھان بیٚیہِ وٕچھو موبایِل فونٕس بِل مطلب آز چھُ بہٕ چھَس تراوان پَننِس فونَس مےٚ چھُ اِیَرٹیٚل سِم تہٕ مےٚ ووت لگ بگ ژور پانٛژھ ؤری ووت مےٚ ییتھ سِمہِ مطلب بہٕ چھَس نمبر بَدلاوان اِیَرٹیلَس پٮ۪ٹھ چھُ مےٚ واریاہ زیادٕ بَروس بہٕ چھَس اِیَرٹیٚل چی سِم کَرَان زیادٕ اِستعمال اِیرٹیٚل کُے نمبر تہٕ مےٚ چھُ یِہے سیم نمبر روٗد مےٚ واریاہو ؤریو پٮ۪ٹھ پٔتمیو اَتھ چھَس بہٕ پیک ترٛاوَان

تہٕ یہِ چھس بہٕ آزٕ تہٕ یِم ہُم فون ٲسۍ تِمَن اوس واریاہ تِمَن اوس مےٚ باسَان اَمہِ کھۄتہٕ زیادٕ خرچی یِوَان تِکیازِ اگر سَنو تَتھ پٮ۪ٹھ زَن کَرٕہو یَتھ چھِ اَن لِمِٹِڈ کَتھ تَتھ پٮ۪ٹھ اگر گَنٹَس کَرٕہو کَتھۄ رۄپَے ژھیٚنہِ ہا مِنٹس مِنٹَس گے شیٹھ رۄپیہِ یَتھ چھِ آسن اَن لِمِٹِڈ تَتھ اوس نہٕ اَن لِمِٹِڈ پیک آسنٕے یَتھ چھُ اَن لِمِٹِڈ پیک آسان ییٖتِس ٹایمَس خۄش گژھِ تیٖتِس ٹایمَس کَرو کَتھ یا وٕنکٮ۪ن اگر ڈاٹا تہِ چھِ تراوَان کَمٲیِتھ تہِ چھِ ہٮ۪کان اِنسان گوٚو یِم یوٗز چھِ یتھ فونَس تَتھ فونَس ٲسۍ نہٕ آسان کِہیٖنۍ شُکریہ